بہٕ کیٛاہ وَنہو تۄہہِ پنٕنِس بارَس منٛز وۄنۍ چھُو تُہۍ پرٛژھمُت یہِ جواب تہٕ وۄنۍ وَنے بہٕ مےٚ چھُ ناو رافیا فیاض مےٚ چھُ ناو فادرس فیاض احمد ڈار مدرِ چھُم ناو جوہیریا بانوٗ مےٚ چھِ فادر کران جاب مدر چھم ہاوُس وایف مےٚ چھِ ٹُویلتھس تام پَنٕنۍ سکوٗلِنٛگ کٔرمٕژ ٹؠنتھَس تام چھےٚ مےٚ سکوٗلِنٛگ کٔرمٕژ ویج بِیارِ تَتہِ پؠٹھ گٔیَس بہٕ اننت ناگ ڈِسٹرک سکوٗلِنٛگ کرنہٕ خٲطرٕ پوٚر مےٚ رانی باغ تَتہِ پؠٹھ کٔر مےٚ کٲم یُتھُے مےٚ ٹُویلتھٕ مۄکلو پٔرِتھ تہٕ تَتہِ پؠٹھ کٔر مےٚ کٲم بہٕ گٔیَس نٔرسِنٛگ پروفیشَنَس منٛز مےٚ مۄکلو نٔرسِنٛگ کٔرِتھ تہٕ پتہٕ کٔر مےٚ پرٛیویٹ جاب سٹاٹ کیٛازِ کہِ مےٚ باسے تھوڑا گَرِکۍ حالات تہِ تنٛگ تہٕ مےٚ دوٚپ تھوڑا ہؠکو أتھۍ بہٕ تہِ کماو یہِ اوس مےٚ شوق جاب کَرُن میٲنۍ ہابی چھِ مےٚ چھِ رایٹِنٛگ گژھان خۄش بیٚیہِ لِسنِنٛگ گژھان خۄش بیٚیہِ چھِ مےٚ پَسنٛد کہِ خاموش جایہِ پؠٹھ گژھُن پَتہٕ پَنٕنۍ زندگی سکوٗن سان بِتاوٕنۍ یِم چھِ میٲنۍ ہابیٖز بیٚیہِ کیاہ چھُ مےٚ پسنٛد مےٚ چھُ پسنٛد سِنِس منٛز چھُ مےٚ پسنٛد ٹماٹر تہٕ بیٚیہِ چھَس بہٕ ماز کھؠون سُہ چھَس مےٚ چھُ پرؠتھ کانٛہہ ماز پَسنٛد پرؠتھ کانٛہہ سٔٹایل یَتھ سٹایلَس منٛز رَنو تَتھ سٹایلَس منٛز چاہے یکھٕنۍ گۄشتاب کۄرمہٕ ورمہٕ رَنو تِم چھِ مےٚ پسنٛد واریاہ زیادٕ مےٚ چھِ پنٕنۍ موج واریاہ زیادٕ ٹٲٹھ مےٚ چھُ پنٕنہِ ماجہِ منٛزٕ زوٗ تہٕ بَس میٲنۍ لایف چھِ یِژٕے میٲنۍ لایف چھِ میانہِ ماجہِ اندو اندو گُزران